مےٚ چھِ پَسنٛد بُک اَکھ تَتھ چھِ ناو کٔرفیوٗ نایٹٕس سۄ چھِ مےٚ ایٚمہِ موٗجوٗب خۄش لَگان کہِ تَتھ منٛز چھُ کٔشیٖرِ ہٕنٛز پَزر پَزر کَتھٕ لیٖکھِتھ فِلم چھِ مےٚ حیدر پسنٛد تِکیٛازِ تَتھ منٛز تہِ چھِ کٔشیٖر ہٕنٛدۍ تھوڑا بہت حال باو ہٲوِتھ زِ کٔشیٖرِ منٛز کیٛاہ چھُ سَپدان